وعلیکُم السلام فرمٲیتو شُکُرشُکُر ژٕ چھُکھا ٹھیٖک صحت چھےٚ ٹھیٖک گرِ چھا احسانٕے اووا اووا گرے چھُس اۭں تی ہا کر تی چھُ ضٔروٗری گۄڈٕ گٔے گۄڈٕ گٔے پٲنٛسہٕ وٲنٛسہٕ ہَے چھِ سوٚمبراوٕنۍ گۄڈٕ اَدٕ کیٛاہ کَتھ گرٕ کَتھ سٲنۍسٕے محلَس کِنہٕ یہِ یہِ محلَس گرٕ دَہ پَنٛداہ بیٚیہِ کۭتیٛاہ سوے گوٚو ٹھیٖک کیٛاہ بوٚڑ چاروٲے چھا اَنُن کِنہٕ لۄکٹُے کیٚنہہ کَٹھا وَٹھا ہے یہِ تۄہہِ وۄنۍ باسیو تُہۍ کٔرِو باقٕیَن سۭتۍ تہِ مَشوَر باقٕیَن تٕرٛہ ساس تٕرٛہن ساسَن ہَے یی لگ بگ چا ماز کویِنٹَل کھنڈ ژٕ کیٛاہ وَنان علاوٕے اوٚوا اوٚوا یے گژھِ گامہٕ نیٚبرٕے گژھُن صفٲیی وَفٲیی تہِ چھِ اوٚوا بیٚیہِ گژھِ بیٚیہِ گژھِ گامہٕ نیٚبرٕے گژھُن یہِ اَدٕ کیٛاہ بِلکُل بِلکُل یے چھُ اہم یے گژھِ کَرُن ہے یے چھُ ٹھیٖک یہِ چھُ ٹھیٖک یہِ گژھِ کَرُن اِنسان اے وازٕ ہَسا کیٛاہ سا چھُکھ کران یِہوٚے یِہوٚے مَحمدُے اَنہون تیٚلہِ سُہ تہِ چھُ ہَمسایہِ تہٕ سُہ تہِ اَگر رۄپیہِ دَہ زینہِ غلظ کیٛاہ گوٚو أسۍ کرو کٲم أسۍ سوٚمبراوَو نہ پٲنٛسہٕ پٲنٛسہٕ گژھن أکِس دۄن دۄہَن منٛز جمع تہٕ وَسو أسۍ ژٕ تہٕ بہٕ وَسو پَتہٕ بازر یِمن سۭتۍ کرو کَتھ ژھانڈو یہِ مصالہٕ وصالہٕ کیٛاہ لَگہِ یہِ توٚمُل ووٚمُل تہِ کھالو اورَے اَوا تِم چھِ دِوان اَگر ہول سیلَس منٛز نِمو بَلکَس منٛز نِمو تِم چھِ دِوان ڈِسکاوُنٛٹ ٹھیٖک تہٕ تیٚلہِ وَسو توٗرۍ لِفافہٕ تہِ لگن اوٚوا لِفافہٕ تہِ لگن تِم تہِ اَسہِ أسۍ اَنو نہ یہِ سورُے اورَے تَمہِ دۄہ چھُ مےٚ وَسنُے أسۍ وَسو یَکجا دۄشوَے آ بِلکُل سُہ تے چھُ کھالُن اِمام صٲب تہِ گژھِ آسُن آ

نہ سُہ تہِ لگہِ دۄہ وۄہ چھُنہ کَرُن تھوڑا بہت تراوَو یورٕ یورٕ یِمن جانورَن وانوَرن بیٚیہِ بٲگراوَو مےٚ باسان یِمن لُکن وُکن تہِ تھوڑا بہت پَکوٕنٮ۪ن وَکوٕنٮ۪ن یِم پَکان وَکان چھِ آسان اورٕ یورٕ وَتہِ پَکوٕنۍ نہ مےٚ باسان أمیٖن کاکسٕے یہِ چھِ یہِ چھِ بیوٚل چھُے نہ یہِ ما چھُ صاف ماران أمِس چھِنہ رَسٕر صاف چھُنہٕ یہِ ماران اوٚوا أمیٖن کاکسٕے سۭتۍ کَر تٔمۍ سٕے سۭتۍ کر ژٕ کَتھ نَوا اِنشاء اللہ اِنشاء اللہ اۭں اۭں لاگ ژٕ اوٚوا ٹھیٖک ہَے چھُ اَتھ اَتھَے سَمَن یہِ لَگٮ۪ن دۄہ جوڑہ سَمنَس دۄہ زٕ ترٛےٚ لَگۍنَسٕے تہٕ اوٚوا اوٚوا بلکل اَدٕ ٹھیٖک چھُ اَہن سا ضٔروٗری ژٕ کیٛاہ وَنان چلو تُل سا ٹھیٖک چھُ بیٚہہ آد سا اَدٕ سا بیٚہہ رۄبَس حَوالہٕ